اسہِ چھُ ہیٚوان ماز اسہِ چھُ ماز ہیٚوان کٹہٕ ماز چھُ اسہِ ہیٚوان اسہِ چھُ ہیٚون کٹہٕ ماز اسہِ چھُ خاندَر اسہِ چھُ خاندَر اسہِ چھُ کٹہٕ ماز کۄینٹَل ضروٗرت نَہ نَہ کٹہٕ ماز کۄینٹَل اوا أسۍ چھِ روزان ییٚتہِ کھِرمہٕ آ أسۍ یِمو تۄہہِ دُکانَس پٮ۪ٹھ اوا اسہِ تھٲے زیو ماز صاف صاف ماز گژھِ آسُن آ کٹہٕ ماز آ کٹہٕ مازچھُ درٛوگ آسان یہِ چھ یِہٕے ریٹ یۄس چلان چھِ سۄے چھِ یہِ گٔیوٕ تۄہے پتَہ کٕنَن والٮ۪ن کٔنَن والٮ۪نٕے گٔیے جادٕ پتہ تُہۍ کٔے چھُو کٕنان شیٚیہِ ہیٚتہِ کٹہٕ ماز آچھا اچھا اچھا شیٚے ہَتھ کم گژھِ نا ریٹ کَٹہٕ مازَس چھ ریٹ ہاے آچھا وۄنۍ تھٲے زیو آ اچھا اچھا تُہۍ چھو بیٚہوان اتے یِجبیارِ اچھا اسہِ چھُ اسہِ چھُ یہِ ژندٕروار ضروٗرت ژندٕروار چھ اسہِ یہِ ضروٗرت آ صاف تھٲے زیو آ بیٚیہِ تھٲے زِہوٚس چرٕب تہِ چرٕب چھُ ضروٗرت اَتھ لگَان کٹہٕ چرٕب آ ریشہٕ بول آ أسۍ والَو گٲڑۍ پتہٕ کھالو أسۍ ماز ژندٕروارِ دۄہ آ نہ بڑٕ ماز چھُ نہٕ اسہِ ضروٗرت کَٹہٕ ماز بڑٕ ماز چھُ کٲفی یورٕ تٔمِس اوسٕے نہٕ یوٗت ماز تٔمِس چھُ کمُے آسان آ آ ٹھیٖک چھُ